لوکَل چیرِٹیٖز یا لوکَل باڈی اَگَر أسۍ وٕچھو گۄڈنیٚتھٕے چھِ سٲنِس گامَس مَنٛز اکھ ایڈ ایٚنٛڈ کیر ایٚن جی او تِم چھِ واریاہ میٚڈِکَل ایٚمَرجَنسی تِم تمہِ وِز چھِ تِم میون مَدَد تِم چھِ آکسِجَن کَران پرووایِڑ یا میٚڈِکَل ہیٚلٕپ چھِ تِم کَران یا ایٚمبُلینس چھِ تِم پرووایڈ کَران اَگَر ضرورَت آسہِ کُنہِ ساتہٕ اَگَر وٕچھو تِہُنٛد رول چھُ واریاہ اصل سانہِ سوسایٹی مَنٛز تکیاز یوٚتَن نہٕ بَدَل کانٛہہ ہیٚکہِ وٲتِتھ توٚتَن چھِ تِم جَلدی واتان روٗز کتھ اولڈ ایٚجَن ہٕنٛز اولڈ ایٚج چھِ نہٕ شُکُر خۄدایَس کُن ییٚتہِ کینٛہہ تکیاز یِم اولاد چھِ تِم چھِ مٲلِس ماجہِ وَفادار تِم چھِ تِہٕنٛز خدمت کَرَن پانے تمہِ عَلاوٕ اَگَر أسۍ وٕچھو یتیم خانہ یا چایلڈ کیر یتیم خانہ چھِ اَسہِ أنٛدۍ پٔکۍ عَلاقَس مَنٛز واریاہ تہٕ تِمَن تہِ چھِ أسۍ بَرپوٗر مَدَد کَران لوکَل لُکھ تہِ چھِ تِمَن مَدَد کَران یا ایٚن جی او چھِ تِم تہِ چھِ تِمَن مَدد کَران یا کانٛہہ پَنٕنۍ لوکَل باڈی چھِ ییٚتہِ تِم چھِ تِمَن مَدَد کَران تہٕ یِم ہوم لیٚس فیملیٖز چھِ کَشمیٖرَس مَنٛز یوٚتامَتھ مےٚ چھُ اَنداز لَگ بَگ چھِنہٕ ییٚتہِ تِتھ پٲٹھۍ ہوم لیٚس فیملیٖز کینٛہہ تِکیاز شُکُر خۄدایَس کُن ییٚتہِ چھُ ہَر کٲنٛسہِ روزگال میلَن یا کانٛہہ چھُ کُنہ طریقہ گَرٕ پَکناوَن کانٛہہ چھُ موٚزور کٔرِتھ گَرٕ پَکناوَن تہٕ مَگَر گَرٕ چھُ پَکناوان